ہیٚلو وعلیکُم السلام ٲ رِفَت چھُوا ہیٚلو اچھا بَٹَر چِکَن ہے بَٹَر چِکَن اوس واریاہ واریاہ زیادٕ ٹیسٹی واریاہ زیادٕ ٹیسٹی تہٕ واریاہ زیادٕ مَزٕ آو تَتھ مطلب تۄہہِ کوٚروُ سُہ سٔرو أسۍ چھِ واریاہ زیادٕ ویٚلکَم کران تۄہہِ تۄہہِ کوٚروُ سُہ پانٛژَن نَفرَن مےٚ اوس دوس اَکھ اوٚہ اوٚہ أمِس آو واریاہ زیادٕ ٹیسٹ أمۍ کھیٚو بَتہٕ پھوٚلہ اوٚہ اوٚہ آ نہ نہ بَٹَر چِکَن باسیٚو واریاہ اَصٕل البتہ تھوٚو تھوڑا بہت باسیٚو نانَس منٛز تَتھ اوس رژھ کھَنٛڈ مَسال رَژھ کھنٛڈ کم رَژھ کھنٛڈ زیادٕ نہٕ کیٚنٛہہ رَژھ کھنٛڈ تہٕ مگر اوس ؤرٕتھ

کٔمی باسے اَسہِ تٔتھۍ نانَس منٛز تھوڑا بہت مگر بَٹَر چِکَن اوس واریاہ اصٕل اَسہِ کوٚر ایٚنجاے تہِ زبردست أسۍ ٲسۍ ییٚتٮ۪ن دوس پانٛژھ شیٚے اَسہِ اوس نہٕ پَتہ کیٚنٛہہ کہ یوٗت ٹیسٹی آسہِ یہِ مگر اوس واریاہ زیادٕ ٹیسٹی بَٹَر چِکَن دِمہٕ بہٕ برابر فور پۄیِنٛٹ فایِو پانٛژَو منٛز آ یہِ کیٛاہ یار چھُ مےٚ ییٚتی یہِ چھُ وَنان فور پۄینٛٹ نَیِن دِمہٕ بہٕ کیٚنٛہہ چھنہٕ کیٚنٛہہ چھنہٕ کیٚنٛہہ چھنہٕ